گرُپٕس اِن گاندَربَل ڈِسٹِرٛک ییٚتہِ حظ چھِ واریاہ کمنِٹی الگ الگ گاندَربل ڈِسٹِرٛکَس منٛز تَتھ منٛز چھِ یِوان گُجری چھِ گوجری یِہٕنٛز لینٛگویج چھےٚ تِم چھا گوجری لینٛگویج استعمال کَران یِم یِم چھےٚ پَستوٗنۍ چھِ تِم چھِ بَسان گُجِر باغ ایریا ہَس منٛز تِم چھِ پَستوٗنۍ لینٛگویج چھِ تِم استعمال کَران پانہٕ چھِ تِمَن پستوٗنۍ لینٛگویج یِم گُجِرۍ گوجری یِم چھِ یا تعلق چھِ تھاوان تِم چھِ بَسان کَنٛگَن سایڈَس چھِ تِم بَسان لارؤلی وار چھِ ژوٗنٛٹھۍ ؤلی وار چھِ تِم چھِ بَسان تِمَن علاقَن منٛز بیٚیہِ چھِ ییٚتہِ شِیَہہ کَمنِٹی تِم چھِ بَسان ڈپ ووکَر چھِ تَتھ علاقَس وَنان تِم چھِ بَسان تَتہِ بیٚیہِ چھِ ییٚتہِ کَشمیٖری پٔنڈِتت چھِ بَسان تِمے تِم چھِ بَسان تُلمُل ایریا ہَس منٛز کشمیٖری پٔنڈِت تِمَن چھِ پانہٕ ؤنۍ گوجری تِمَن چھِ تِمَن چھِ تَتٮ۪تھ بَسان پانہٕ ؤنۍ کٲشِرۍ گوجرٮ۪ن یِم گوجِر علاقَس منٛز چھِ بَسان تَتٮ۪تھ چھِ کٲشِرۍ تہِ بَسان مگر یَتھ جایہِ بہٕ بَسان چھَس مطلب یَتھ آس پاس کِس ایریا ہَس منٛز چھِنہٕ یِمو کَمنِٹیو منٛزٕ کٕہٕنۍ کَمنِٹی اَسہِ ییٚتہِ اِکوَٹَے مطلب أسۍ چھِ الگ ییٚتہِ کَشیٖرِ کٲشِرٕے یٲتٮ۪ن أنٛدۍ پٔکۍ یَتھ جایہِ ییٚتہِ چھُ اَسہِ نزدیٖکَس منٛز شِیَہہ شِیَہہ تہٕ اَسہِ چھِ لینٛگویج اِکوَٹَے تھوڑا چھِ وٲڈسَن منٛز اورٕ یورٕ فرق چھِ بٹ سُہ سیمٕے چھِ اَسہِ شِیاہَن تہٕ اَسہِ تہٕ ہُم پَستو تِم چھِ کَران پَستوٗنۍ لینٛگویج پانہٕ ؤنۍ استعمال گُجِرۍ چھِ کَران گوجری چھِ تِم چھِ کَران سُہ استعمال پَنٕنۍ لینٛگویج پانَے پانہٕ ؤنۍ تہٕ اَسہِ پٮ۪ٹھ چھُ نا تِہُنٛد مطلب سُہ یِمَن کَتھَن ہُنٛد اِفیٚکٹہٕ کِہیٖنۍ نہٕ بِکاز أسۍ چھِ بَسان واریاہ تِمَن نِش دوٗر تِم چھِ بَسان پانہٕ ؤنۍ تِم چھِ بَسان تھوڑا ٲٹھِ سَتھ ٲٹھ کِلوٗ میٖٹَر ییٚتہِ پٮ۪ٹھ دوٗر سانہِ کھۄتہٕ کاسٹٕس چھِ ییٚتہِ واریاہ الگ الگ کاسٹہٕ یِم چھِ ییٚتہِ أڑۍ چھِ یِم زَن میٖر چھِ بٹ چھِ غنایی چھِ لون چھِ سعید چھِ اندرابی چھِ شاہ چھِ الگ الگ یہِ چھِ ییٚتہِ تہٕ أسۍ چھِنہٕ اَویر ٹرٛابٕلَن گرُپَن سۭتۍ کِہیٖنۍ نہٕ تِم چھِ واریاہ دوٗر ڈَز لینٛگویج چینٛج اِن ڈِسٹِرٛک آ لینٛگویج چھِ گژھان واریاہ چینٛج سانہِ ییٚمۍ منٛز الگ ڈِسٹِرٛکَس منٛز چھِ ییٚتہِ واریاہ لینٛگویج ییٚتہِ چھِ بٔکٕروال تہِ چھِ تِم چھِ کَران پَنٕنۍ لینٛگویج پاستوٗنۍ چھِ تِم چھِ کَران پَنٕنۍ لینٛگویج استعمال گوٚو اَسہِ سۭتۍ چھُنہٕ یِمَن یِمَن یہِ اِنٹَریکٹ گژھان کِہیٖنۍ نہٕ ییٚلہِ اَسہِ اِنٹَریکٹ گژھان تہِ چھُ تِم چھِ بے شک آسان زانَن اُردوٗ تہٕ تمہِ وِز چھِ أسۍ سُہ اُردوٗ استعمال لینٛگویج استعمال کَران پانہٕ ؤنۍ تہٕ شِیَہہ چھِ اَسہِ چھِ سیمٕے کالجَن منٛز چھِ زَن آسان أڑۍ کٕلیٖگ تِم چھِ آسان تھَوان تعلق پَستوٗنۍ یَتھ کٔمنِٹی سۭتۍ أڑۍ چھِ آسان تھَوان تعلق گُجَر کٔمنِٹی سۭتۍ تمہِ وِز چھِ تِم اُردوٗ لینٛگویج اَسہِ سۭتۍ استعمال کَران مےٚ چھُ پَنُن ٹایم یاد ییٚلہِ مےٚ کالج کوٚر جوٚیِن اَسہِ ٲسۍ واریاہ یِمہٕ کٔلیٖگ تِم ٲسۍ تھاوان پَستوٗنۍ تہٕ گُجِرۍ گوجر بٔکٕروال مطلب کٔمنِٹی سۭتۍ بِلانٛگ تہٕ اَڑٮ۪ن اوس تَگان کٲشُر اَڑٮ۪ن اوس نہٕ تَگان کٲشُر کِہیٖنۍ آ یِمَن نہٕ کٲشُر اوس تَگان کِہیٖنۍ تِمَن سۭتۍ ٲسۍ اُردوٗ لینٛگویج أسۍ استعمال کَران تِمَن سۭتۍ ٲسۍ نہٕ أسۍ کَران مطلب تِمَن اوس نہٕ یِوان کٲشُر سَمٕجھ کِہیٖںۍ اَسہِ اوس نہٕ تِہٕنٛز لینٛگویج یِوان سَمٕجھ کِہیٖنۍ تو تیٚمۍ تَتھ باپَتھ أسۍ ٲسۍ کَران استعمال اُردوٗ لینٛگویج گاندربل ڈِسٹِرٛک اینٛڈ ہَو ٹُوٚ ایٚسِسٹَہٕ اینٛڈ انٹَریکٹہٕ مین چھِ یی پانہٕ ؤنۍ چھِ أسۍ کٲشِرۍ یِم ؤنۍ گُجَر بٔکٕروال بَسان چھِ زَن لارؤلی وار چھِ تَتٮ۪تھ چھِ کٲشِرۍ تہِ تِم چھِ پانہٕ تِمَن چھُ مطلب تِم چھِ اِکوَٹَے مِل کَر روزان تَتہِ تِمَن چھِ تھوڑا بہت پانہٕ ؤنۍ اگر نہٕ یِوان تہِ آسہِ کٲنٛسہِ سَمٕجھ کٲشُر کِہیٖنۍ تِمَن چھِ تھوڑا پانہٕ ؤنۍ مطلب اِنٹَریکٹ گژھان بِکاز تِم چھِ وَتھان بیٚہَان تَتہِ اِکوَٹَے تِم چھِ آسان اِکوَٹَے یی تَتہِ مِلِتھ جُلِتھ چھِ تِم روزان باقٕے یِم شِیَہہ تہٕ أسۍ چھِ اَسہِ چھِ سیم لینٛگویج اَوا وٲڈسَن چھُ مطلب ہرکُنہِ علاقَس چھُ الگ الگ تھوڑا بہت ڈِفرنٕس روزان وٲڈسَن ہُنٛد تو تِم چھِ کَران لِٹِل بِٹ بدل وٲڈ استعمال سانہِ نِش تہٕ بیٚیہِ روٗدۍ کہٕ پٔنڈِت پٔنڈِت چھِ بَسان تُلمُل ایریا ہَس منٛز ییٚتہِ تہٕ تِم چھِ تِم تہِ چھِ کَران کشمیٖری لینٛگویج یوٗز چھِ کَران تِم کٲشِرۍ زبان یوٗز تِم تِمَن تہٕ اَسہِ تہِ چھِ ڈِفرَنٕس واریاہ یِوان لینٛگویجہِ منٛز مگر یِوان چھُ سَمٕجھ مطلب تِمَن چھِ تِف تِم چھِ کَران واریاہ وٲڈ سانہِ نِش ڈِفرَنٛٹ استعمال مگر سَمٕجھ چھُ یِوان اِنٹَریکٹ چھِ أسۍ ہیٚکان آرام سان کٔرِتھ تُلمُل چھِ مےٚ پانہٕ تہِ سکوٗلِنٛگ گٔمٕژ بَچپَنَس منٛز تہٕ تَتہِ ٲسۍ کشمیٖری پٔنڈِت اَسہِ سۭتۍ پران تہٕ تِم تہِ ٲسۍ تِم ٲسۍ اَصٕل پٲٹھی کٲشُر کَرران تہٕ تمہِ کِنۍ چھِ مےٚ یاد ییٚلہِ مےٚ اِنٹَریکٹ تِمَن سۭتۍ چھُ گوٚمُت تہٕ أسۍ ٲسۍ اَصٕل پٲٹھی کٲشُر کَران وٕنۍ چھِ تِم چھِ تھوڑا بہت ڈِفرنٛٹ کینٛہہ وٲڈٕس تِم استعمال کَران تہٕ سُہ چھُ وۄنۍ مطلب یِوان پَتہٕ سَمٕجھ یِہُنٛد وَننُک مطلب کیٛاہ چھُ آسان تہٕ پستوٗنۍ لینٛگویج چھِ تِم تِہُنٛد چھُنہٕ ٹوٹل یِوان اَسہِ سَمٕجھ کِہیٖنۍ تمہِ سۭتۍ تِمَن خٲطرٕ اِنٹَریکٹ کَرنہٕ خٲطرٕ چھُ اَسہِ ضٔروٗری پیٚوان اُردوٗ لینٛگویج استعمال کَرٕنۍ یا وۄنۍ کٲنٛسہِ چھُنہٕ آسان اُردوٗ تَگان کِہیٖنۍ تیٚلہِ چھِ تمہِ وِزٮ۪ن پیٚوان بیٚکہِ سٕنٛز ییٚمِس تگان آسہِ تِہٕنٛز لینٛگویج یُس مےٚ تہِ ہیٚکہِ ٹرٛانَسلیٹ کٔرِتھ تٔمِس تہِ ہیٚکہِ ٹرٛانس سُہ چھُ پیٚوان اَسہِ تیٚلہِ تَمہِ وِزٮ۪ن استعمال تٔمۍ سٕنٛز ہیٚلٕپ چھِ پیٚوان نِنۍ تہٕ گُجَر بٔکٕروال بٔکٕروال چھِ تِم چھِ بَسان کَنٛگَن سایڈَس تہِ چھِ بَسان تہٕ ییٚتہِ ژوٗنٛٹھۍ ؤلی بار چھِ بَسان تہٕ تِمَن سۭتۍ چھُنہٕ مےٚ یِتھ کٔنٮ۪تھ تِہِنٛزِ لینٛگویجہِ منٛز تِم چھِ پانہٕ ؤنۍ چھِ تِم اَصٕل پٲٹھی اِنٹَریکٹ کَران تہٕ مگر مےٚ چھِنہٕ تِمَن سۭتۍ یِتھ کٔنۍ اِنٹَریکٹ گوٚمُت کینٛہہ البتہ بہٕ ٲسٕس جاب کَران کِلنِکَس پٮ۪ٹھ بہٕ چھَس ہیٚلٕتھ رٕلیٹٕڈ اَصلی جاب کَران تو تَتہِ ٲسۍ یِوان پیشنٛٹ تِم ٲسۍ مےٚ سۭتۍ کَران اُردوٗ پٲٹھی استعمال لینٛگویج مےٚ چھِنہٕ تِمَن سۭتۍ ہُتھ کٔنۍ لینٛگویج کٔرمٕژ استعمال کِہیٖنۍ پانہٕ ؤنۍ چھِ تِم کَران سُہ پَنٕںۍ لینٛگویج تِمَن چھِ پَنٕنۍ لینٛگویج اَسہِ چھِ پَنٕںۍ لینٛگویج آلموسٹ ییٚتہِ چھِ واریاہ کٔمنٹیٖز أنٛدۍ پٔکۍ مگر پَنٕنۍ پَنٕنۍ لینٛگویج چھےٚ سارنٕے شِیَہہ چھِ پَستوٗنۍ چھِ گُجَر چھِ بیٚیہِ چھِ ییٚتہِ کَنٛگَن سایڈَس أکِس جاے تَتہِ چھِ دَرٕد تِمَن تہِ چھِ پَنٕںۍ لینٛگویج آسان تہٕ بیٚیہِ چھِ أسۍ کٲشِرۍ اَسہِ چھُ پانہٕ ؤنۍ سارنی لینٛگویج کٔشیٖر زبان سیم